زِ کپوارہ ڈِسٹِرٛکَس منٛز چھِ واریاہ کرٛاپٕس یِوان وۄبداونہٕ زِ یِمَن ناو چھُ ٲں رایِس چھُ شُگرکین چھُ ویٖٹ چھُ کاٹَن چھُ گرٛینٕز چھِ پَلسٕز چھِ فرٛوٗٹٕس چھِ یا ویٚجِٹیبلٕز چھِ یا منٛز چھِ یِوان بَنٛگ وَنٛگ چرٕس ورٕس چھِ یِوان ییٚتہِ وۄبداونہٕ زِ یُس یُس گۄڈٕ یَتھ ساروٕے کھۄتہٕ زیادٕ یہِ چھُ ٲں مارکیٚٹ ویلیو سُہ چھُ رایِس کیٛازِکہِ یُس کٔشیٖر یہِ چھُ ساروٕیو بَتہٕ اَگَر نہٕ کٲنٛسہِ بَتہٕ آسہِ سُہ روزِ نہٕ زِندَے اِسی لیے چھُ ساروٕے کھۄتہٕ زیادٕ رایسَس چھُ ساروٕے کھۄتہٕ زیادٕ یہِ ٲں ویلیو مارکیٹَس منٛز بیٚیہِ چھِ سُہ واریاہ پاپُلَر تہِ تمہِ پَتہٕ چھُ اسہِ یِوان فرٛوٗٹَس پٮ۪ٹھ فروٗٹَس پٮ۪ٹھ چھِ آسان سارنِیَن ڈِپیٚنٛڈ پَنٕنۍ یِم کارٕ وارٕ عیال وَیال آسان اگر کُنہِ ساتہٕ ڈوٗنٛٹھ ووٗنٛٹھ چھُ پیٚوان خۄدا رٔچھِنۍ تَمہِ سۭتۍ چھِ مالَس نۄقصان واتان زِ واریاہ یہِ چھُ گَژھان ٲں نۄقصان چھُ گَژھان پَتہٕ چھِ واریاہ کَم یِتھ پٲٹھۍ پَرُس گیاو زٕ ساس زٕتووُہَس منٛز پیٚو نَہ مال آوٕے نہٕ تیُتھ نَہ آیہِ کیٚنٛہہ ریٹ واریاہ نۄقصان گوٚو کٔشیٖرِ مَنٛز زِ تَمہِ پَتہٕ چھِ أسۍ ٹوباکَو یُس واریاہ درٛوٚگ چھُ گژھان مَگر یہِ چھُ اِلیٖگل یِم یِم اَتھ ڈیٖلَر چھِ آسان تِم چھِ کران پَنٕنۍ کٲم پانے تمہِ پَتہٕ چھِ أسۍ ویٚجِٹیبٕل کَران اَتھ پٮ۪ٹھ تہِ چھِ واریاہَن آسان گَھرٕ ڈِپیٚنٛڈ زِ یِتھ پٲٹھۍ شالہٕ چھِ شہر چھِ شالہٕ ٹیٚنٛگ تَتہِ چھِ یِم سبزی وَبزی کٕنان سارنٕے تِم چھِ پَنُن دۄہَس رۄپیہِ دٔہ چھِ پننہِ کَڑان خَرچَس خٲطٕر پَتہٕ چھِ بیٚیہِ ییٚتہِ ڈوٗنۍ آسان کُپوارا ڈِسٹِرٛکَس منٛز یِم زِ واریاہ زیادٕ اصٕل چھِ آسان یِم گۄڈٕنِکِس نمبرَس پٮ۪ٹھ چھِ یِوان یِم ڈوٗنۍ چھِ آسان تِم چھِ واریاہ زیادٕ اصٕل آسان یِمَن أسۍ اَڑیٚن چھِ أسۍ وَنان کاغذ ڈوٗنۍ یِم کاغذ ڈوٗنۍ چھِ آسان تِم چھِ اَتھہِ سۭتۍ أسۍ پھاٹاوان آرام سان پھٕڈان بیٚیہِ یُس یہِ یُس رَایِس چھُ آسان گۄڈٕ چھِ اَمِچ ٲں یُس یہِ کِتھ کٔنۍ چھِ بَنان گۄڈٕ ییٚلہِ مارٕچ اپریلَس منٛز چھِ أسۍ لاگان أسۍ دا تَتھ چھِ وَنان تھَل لاگٕنۍ تَتھ چھِ گۄڈٕ أسۍ وایان دانٛد ٹرٛیٚکٹَر ویٚکٹَر پَتہٕ چھِ أسۍ تَتھ آب لاگان پَتہٕ چھِ وایان تَتھ یُتھٕے وٲیِتھ تَتھ چھِ پَتہٕ أسۍ لاگان تھَل پَتہٕ ییٚلہِ ژورِ ریٚتۍ بعد چھِ أسۍ پَتہٕ چھِ أسۍ تَتھ یہِ نظر دِوان پَتہٕ چھِ أسۍ چھۄمبان چھۄمبان پَتہٕ چھِ أسۍ کَڑان تَتھ دانہِ پَتہٕ چھِ کٲنٛسہِ ٹرٛیٚکٹَر ویٚکٹَر وٲلِس اَنان پَتہٕ چھِ أسۍ تَتھ ییٚلہِ ٹرٛیٚکٹَر وٲلِس چھِ ٲں کَڑان أسۍ سُہ چھُ تَتھ پۄیہِ کَڑان بیٚیہِ چھُ تَتھ توٚمُل کَڑان اسہِ چھُ نیران وُہ بوہرِ گَھرِ توٚمُل بیٚیہِ وۄنۍ أسۍ چھِ کٕنان دَہ بۄبرِ دَہ بۄہرِ چھِ کھیٚوان یِہوے چھِ کُپوارا ڈِسٹِرٛکَس منٛز یِم کراپٕس واپٕس چھِ أسۍ وۄبداوان